مطلب زَن روزنہٕ خٲطرٕ چھَس بہٕ گۄڈنٮ۪تھٕے پَنُن کھٮ۪ن چٮ۪نُک پوٗرٕ خیال تھاوان اَصٕل پٲٹھۍ کھٮ۪وان چٮ۪وان تاکہِ مےٚ یی نہٕ پنٛنہِ باڈی منٛز زانٛہہ کانٛہہ تہِ نہٕ کُنِچ تہِ نہٕ کٔمی تہٕ بہٕ ہٮ۪کہٕ سورُے کینٛہہ کٔرِتھ اَصٕل پٲٹھۍ تہٕ پَتہٕ چھَس بہٕ باقی یِم مےٚ چھِ پَنٕنۍ یہِ وۄنۍ چھَس بہٕ فلحال پَران پَتہٕ چھَس تَتھ سۭتۍ اَصٕل پٲٹھۍ ڈیٖل کَران مطلب یہِ تہِ کٲم ییٚژِ پھِرِ ضوٚرَتھ چھِ مےٚ آسان سُہ چھَس کَران تہٕ پَنُن کیریَر پاتھ کِتھ کَنۍ چھِ مےٚ کوٚرمُت ڈِسایڈ گۄڈٕ مَکلاو بہٕ کالجَس منٛز کالیج مَکلاو بہٕ پٔرِتھ پَتہٕ دِمہٕ بہٕ اِنشاء اللہ اَمہِ پَتہٕ کانٛہہ اٮ۪کزام تہٕ پَکناو فٔردَر پَنُن یہِ برٛونٛہہ کُن